اَسَلامُ علیکُم مےٚ أمۍ میٛانیو بایو دوستو بہٕ وَنمو تۄہہِ آز مےٚ منٛز کیاہ چھِ تِم خٲصیت کُس مےٚ منٛز کیاہ ٹیلنٹ چھِ مےٚ منٛز چھِ واریاہ ٹیلنٛٹ تہٕ بہٕ ووٚنمو تۄہہِ تِم سٕے ٹیلٮ۪نٛٹ چھِ کیٛاہ تہٕ بہٕ کِتھ پٲٹھۍ چھُس سُہ یوٗز کَران ڈٮ۪ولَپ کَران مےٚ منٛز چھِ گۄڈنٮ۪تھٕے یہِ ٹیلَنٛٹ بہٕ چھُس بایِک رایڈِنٛگ کَران بایک رایڈِنٛگ چھُس بہٕ اَصٕل واریاہ زیادٕ کَران مےٚ چھِ وَنان تہِ آڈِیَنٕس یِم مےٚ یِم نیبَر چھِ رِلیٹِو چھِ تِم چھِ مےٚ وَنان ژٕ چھُکھ اَصٕل چَلاوان تہٕ بیٚیہِ بہٕ وَنہمو تۄہہِ سٹاپی کِتھ پٲٹھۍ چھُس بہٕ کَران سِٹاپی چھُس بہٕ یِتھ پٲٹھۍ کَران بہٕ چھُس یِوان اورٕ سِپیٖڈ منٛز چھُس دِوان سپیٖڈ منٛز یُس پَنُن مطلب یہِ چھُ مےٚ آسان فِرٛکشَن فوکَس چھُ مےٚ آسان مطلب پَنُن ویٹ چھِ مےٚ آسان سُہ چھُس بہٕ بہٕ چھُس وَتھان کھڑا دِوان چھُس برنٛہِم ڈِسٕک برٛیک تہٕ پٔتۍکِنۍ چھِ گژھان ٹٲر ہیوٚر پَتہٕ چھِ پٮ۪وان تھوڑا ترٛاوُن تھوڑا تھوڑا سُہ یَلہٕ ترٛاوُن یِتھ بایِک میٛٲنۍ چھِ برٛونٛہہ کُن گژھان تَتھ چھِ وَنان سِٹاپِی بیٛاکھ گٔے ویٖلی برٛنٛہم ٹٲر تھوٚد تُلُن سُہ کِتھ پٲٹھۍ چھُس بہٕ کَران گۄڈٕنیُک گیر آسہِ مےٚ لَگٲیِتھ سکوٗٹی سکوٗٹی یا بایکہِ وَٹ اٮ۪وَر یِم بیٚیہِ مطلب آسہِ چَلاوان تِژھ پٲرۍ بہٕ چھُس واریاہ قٕسمٕچ چَلاوان مطلب بہٕ وَنمو تۄہہِ بایِک بہٕ آسہٕ أکِس نَمبرَس پَکان تہٕ بہٕ چھُس پَنُن پان نِوان پَتھ تہٕ برٛونٛہہ کِنۍ چھُس کَران یَتھ ہیوٚر کُن لَما برٛنٛہمہِ ہٮ۪نٛڈلہِ لَما ہیوٚر کُن تہٕ سُہ چھِ وَتھان تھوٚد پَتہٕ چھِ پٮ۪وان تھوڑا تھوڑا اٮ۪کسِلیٹ دِیُن سُہ چھِ لَما واریاہ اِوٕن کہِ منٛز تہِ چھِ گژھان تہٕ اَتھ پٲٹھۍ چھُس بہٕ کَران پَتہٕ یہِ چھُس بہٕ بیٚکِن تام واتناوان کِتھ پٲٹھۍ زِ بہٕ چھُس کھالان تٔمِس برُنٛہہ کِنۍ کر سا ژےٚ تہٕ سۄ چھِ کَران مےٚ منٛز چھُ بیٚیہِ یہِ خٲصیت کہِ پینٹِنگ چھُس بہٕ کران پینٹِنگ چھُس بہٕ واریاہ اَصٕل کران مےٚ ٲس نہٕ باسان کینٛہہ تہٕ مےٚ ووٚنُکھ گرِکیو سَپوٹ کران اَصٕل پینٹِنگ تہٕ پرٛموٹ چھُس بہٕ کران بہٕ چھُس ترٛاوان سوشَل میٖڈیاہَس پٮ۪ٹھ پینٹِنٛگ پَنٕنۍ پَتہٕ چھِ یِوان تَتھ رِوِو واریاہ اَصٕل رِوِو چھِ یِوان پانٛژھ سٕٹار تہِ چھ یِوان ژور سٕٹار تہِ چھِ یِوان یہِ چھِ یہِ چھِ مےٚ منٛز خٲصیت